بہٕ ہَسا ٲسٕس پَران ڈریٖم لینٛڈ سُکوٗلَس منٛز مےٚ اوس واریاہ زیادٕ اُردو سَبجَکٹ فیٚورِٹ تتہِ حظ ٲس اَسہِ پَرناوان شہازادا میم سۄ ٲس مےٚ فیٚورِٹ ٹیٖچَر تہِ اِنسانَس اوس پیاران ییٚلہِ سۄ کٕلاسَس مَنٛز ٲس اَژان سۄ ٲسۍ یوٗتاہ اَصٕل پٲٹھۍ پَرناوان دِل اوس خۄش گژھان اٮ۪نجاے تہِ ٲسۍ کَران ییٚلہِ سۄ پَرناوان ٲس دِل اوس خۄش گَژھان ییٚلہِ سۄ پَرناوان ٲس اُردو سَبجَکٹ یوٗتاہ پیار سان ٲسۍ سَمھجاوان لٮ۪کھناوان بَچہِ تہِ ٲسۍ خۄش گَژھان اَصٕل پٲٹھۍ سَمھجان کَران ٲسۍ بَچہِ تہِ اَصٕل پٲٹھۍ بَچہٕ سارنی بَچَن ٲس شہزادہ میم فیٚورِٹ دِل اوس خۄش گَژھان ییٚلہِ سۄ پَرناوان اوس نہ ٲس لایان نہ ٲس کیٚنٛہہ یُِتھُے کٕلاسَس منٛز ٲس یِوان دَپان ٲس روٗزِو بے فِکٕر سورُے گَژھِ ٹھیٖک اُردو تَگہِ سارنی لٮ۪کھُن کَرُن ٹٮ۪نشَن فرٛی روٗزِو ییٚمِس نہٕ تَگہِ بہٕ ہیٚچھناوَن کانٛہہ ٹٮ۪نشَن چھُنہٕ لیٚکھِو کٔرِو اَصٕل پٲٹھۍ پٔرِو مٲلِس ماجہِ ہُنٛد ناو کٔرِو روشَن مےٚ ہَسا چھِ اُردو واریاہ زیادٕ خۄش گژھان لٮ۪کھُن تہِ چھُم تَگان پَرُن تہِ چھُم تَگان اَسہِ چھِ گَرَس منٛز میٛٲنِس مٲلِس تہِ اُردو واریاہ زیادٕ اَصٕل بٲیِس تہِ چھُ یَنہٕ پٮ۪ٹھ پَتہٕ اِنٛگلِش آو اُردو لوگُن تھوڑا کَم کَم گژھُن تمہِ کِنۍ چھُنہٕ آز کٲنٛسہِ تَگان اُردوٗ لٮ۪کھُن کیٚنٛہہ زیادٕ آو اُردوٗ